اِنڈین میٖڈیا چھُ واریاہ اَصٕل واریاہ اَصٕل نِوٕز چھُ اَتھ پٮ۪ٹھ آسان زی نِوٕز اے بی پی نِوٕز بالی وُڈ سپرے نِوٕز آج تک نِوٕز میکزِمم چھَس بہٕ بوزان اَنجِنا کو کَشپ سُہ چھُ واریاہ کیٚنٛہہ اَصٕل نِؤز رِپوٹر کُنہِ ساتہٕ چھ اتھ پٮ۪ٹھ ریٚلویٚنٹ کیٚنٛہہ نِوزٕ یِوان مَگر میکزِمم چھِ اَصٕل واریاہ کیٚنٛہہ نِوٕز اَتھ منٛز چھِ پُلٹکل نِوزٕ تِم تہِ واریاہ اصٕل یوان واریاہ خَطرناکھ اصل نِوزٕ یِوان اِنڈیہُک اِنڈین میٖڈیا چھُ واریاہ اَصٕل واریاہ اَصٕل میکزِمم واریاہ اَصٕل چھُ اَتھ پٮ۪ٹھ نِوزٕ یِوان تہٕ خاص کر چھَس بہٕ آج تک زیادٕ ڈیلی ڈیلی چھَس بہٕ آج تک نِوٕز بوزان